تتھ پارکہِ متعلِق اگر بہٕ کتھ کرٕ تتھ منٛز چھِ مےٚ واریاہ کُلۍ رویٚمٕتۍ تِمن اکھ کُل چھُ تِمو منٛز سُہ یُس ژوٗنٹھۍ کُل چھُ مےٚ اوٚنمُت سُہ چھُ مےٚ پننہِ باغہٕ منٛز اوٚنمُت سُہ چھُ مےٚ تتہِ رومُت بیاکھ چھُ دٲن دٲن کُل سُہ چھُ مےٚ واریاہ دوٗرِ پٮ۪ٹھ اوٚنمُت سُہ چھُ مےٚ با بازر گوٚومُت اوٚنمُت دٲن کُل سُہ دٲن کُل چھُ از واریاہ بوٚڑ سُہ چھُ دِوان از دٲن لگ بگ ژور پانٛژ ڈبہٕ یا ژوٗنٹھۍ کُلۍ چھُ سُہ چھُ دِوان ترٛےٚ ژور پیٹہِ یا دچھ کُلۍ چھُ دچھ چھِ مےٚ تھٲیمٕتۍ تتھ منٛز